وعلیکُم سلام کٕم حظ چھِو الحمداللہ ٹھیٖک تُہۍ کٕم چھُو اَہَن حظ کَتھ خٲطرٕ اَچھا سِٹوریج روٗم لۅکٹٕے سِٹوریج سامان وامان تھاونہٕ خٲطِر ٹھیٖک اَچھا ٹھیٖک تُہۍ أنۍزیٚو کوٗتاہ زٕ ہَتھ تام أنۍزیٚو تُہۍ آ آ زٕ ہَتھ تام سیرِ بیٚیہِ سیٖمنٛٹ بۄہَرۍ سیٖمنٛٹ ٹھیلہٕ زٕ ترٛےٚ بَس سۄ چھِ کٲفی

أسۍ حظ چھِ ہٮ۪وان ٲٹھ شَتھ ہٮ۪وان دۄہَس ٲٹھ شَتھ بیٚیہِ بَتہٕ پٮ۪ٹھ اَے کیٛاہ حظ چھِ وَنان اَزکَل چھِ درٛۄجَر تۄہہِ چھُ پَے کوٗتاہ چھُ پٮ۪وان اِنسانَس اَزکَل سونٛچُن تۄہہِ ووٚنوٕ مےٚ توتہِ کَمٕے ریٹ أسۍ چھِ ہٮ۪وان کٲنٛسہِ کٲنٛسہِ چھِ أسۍ نَو شَتھ تہِ وَنان وۅنۍ دوٚپ مےٚ ژٕ چھَکھ لۅکٕٹ کوٗر ژٕ باسے یَکھ مےٚ زَن پَنٕنۍ پَنٕنۍ کوٗر ہِش باسے یَکھ تَوَے ووٚنُے مےٚ ژےٚ سیوٚدُے کٔرمَے ریٹ ٲٹھ شَتھ نَتہٕ چھِ أسۍ اَمہِ کھۄتہٕ علاوٕ تہِ ہٮ۪وان نا سُہ چھُ تِمٕے تِمٕے ووٚنمےَ مےٚ حظ گژھِ گاٹہٕ تَتھ منٛز وۅنۍ بَتَس بَتہٕ چاے مہٕ چَلہِ کیٚنٛہہ تہٕ أسۍ چھِنہٕ کَران ڈِمانٛڈ وۅنۍ گوٚژھ اَسہِ کۄکُر آسُن یا بَدَل کیٚںٛہہ أسۍ چھِی چَلاوان کٲم کُنہِ منٛز باقٕے چھان اگر تُہۍ وُچھِو تِم چھِ کَران ڈِمانٛڈ اَسہِ گوٚژھ آسُن کۄکُر ماز أسۍ چھِ دَپان نہَ کَرو صِرِف کٲم بیٚیہِ نَفسَس گوٚژھ واتُن بَس یِتُے تۄہہِ کَر تام چھُو ضروٗرَت ژٔنٛدٕر اَدٕ کیٚنٛہہ نہَ حظ چھِنہٕ ژٕ گژھ پَرواے نہٕ کِہیٖنٛۍ أسۍ واتو ژٔنٛدٕروار کوٚت چھُ واتُن ٹھیٖک چھِ أسۍ وٲتۍ ٹھیٖک چلو ٹھیٖک چھُ اَچھا بِہِو تیٚلہِ خۄدایَس حوال وعلیکُم سلام